ہیٚلو اَسلامُ علیکُم مےٚ چھُ ناو فاطمہ أسۍ حظ ٲ سۍ أسۍ ٲسۍ یہِ ہے یہِ ٲٹھ نَو بٲژ گَرَس درٛے زٕ ٲسم زٲم زٕ آسَم تِمَن کوٚرُم خانٛدَر تِم وٲلِم نَکھٕ پَرنٲوِم لیکھنٲیِم بٕے ٲسٕس زِٹھ گَرَس پَتہٕ درٛاے الگ الگ زٲمَن کوٚر خانٛدَر أکِس کوٚر گاندَربَل بیٚکِس کوٚر ناگ بَل درٛایِِس کوٚر أکِس ناگ بل بیٚکِس تہِ کوٚر ناگ بَلَے تہٕ وٲلۍ تِم نَکھ پَتہٕ درٛایہِ أسۍ الگ الگ بَنٲیے ترٛےٚ مکانہٕ اَکھ درٛاوٕے چھُ بَسان ییٚتہِ ناگ بَل بیٛاکھ تہِ چھُ ناگ بَلَے بَسان تہٕ أسۍ تہِ چھِ تٔتھٕے بَسان پَتہٕ آز چھِ اَسہِ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ تِمَن سۭتۍ پَتہٕ درٛاے أسۍ الگ الگ مےٚ چھِ پا شےٚ یہِ ژور بَچہِ تِما تہِ اکھ بٔڑ ہِٚچھ نِچ چھِ کران پی اٮ۪چ ڈی لَکٕٹۍ ہِیٚچھ کوٚر ایٚم اے بیاکھ بیٚکۍ کٔر گریجویشَن بیٛاکھ چھِ کران اِنجیٖنٔری خانٛدار چھُ کران سرکٲرۍ مُلازمَت پانہٕ چھَس وایِف ہاوُس وایِف بیٚیہِ کَران یہِ کٲم گَرٕ کٲمٕے وارِ سۭتۍ چھَس کَران گَرَس سۭتۍ چھَس کَران مٔنٛزۍ چھَس دِوان ٹیب تہِ مٔنٛزۍ چھَس یہِ ہہ یہِ اورٕ یورٕ وارِ سۭتۍ تہِ کَران گَرَس سۭتۍ تہِ چھَس کَران وٮ۪سہٕ تہِ چھَم ژور پانٛژھ تِم تہِ کَران یُہٕے تِم اَسہِ چھِ پانہٕ ؤنۍ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ چھِ ہَش موجہِ تہِ چھَم پانَس سۭتۍ سۄ تہِ چھِ ییٚتی آسان أسۍ چھِ پانہٕ ؤنی ماجہِ کورِ آسان پانہٕ ؤٲنی کَتھا باتھا کَران اورٕچ یورٕچ أتھۍ سۭتۍ چھِ ٹایم پاس گژھان بیٚیہِ چھَس بہٕ ٹیپ ژور تہِ دِوان گَرٕچ کٲم تہِ چھس کَران اورٕ یورٕ تہِ چھِ گژھان ہمساین سۭتۍ تہِ چھِ اَصٕل رِشتہٕ دارَن سۭتۍ تہِ چھِ اَصٕل پَننہِ وٮ۪سَن سۭتۍ تہِ چھِ ژور وی۪س چھِ أکِس چھُ ناو حلیٖما بیٚکِس چھُ ناو رُبیٖنا بیٚکِس چھُ ناو محموٗدہ بیٚکِس چھُ ناو گُلشنہ بٮ۪کِس چھِ ناو مُبیٖنہ یِم چھِ واریاہ اَصٕل اَسہِ چھِ پَانہٕ ؤنۍ اَصٕل پٲٹھۍ لۄکچار پٮ۪ٹھَے روٗدمُت بَچہِ چھِ کَران اَکھ چھِ دُکاندٲری کَران بیاکھ چھُ اِنجیٖنٔری کَران بیاکھ چھِ پَرٲنی بیاکھ چھِ پی ایچ ڈی کَران پانہٕ چھَس بہتھٕے آسان گَرِ پانہٕ چھَس ٹیبہٕ دِوان کٲم کَران واریاہ گَرٕچ کٲم سٲرٕے نیٚبرِم تہِ اورٕ یور تہِ رِشتہٕ دارَن نِش ہَمسایَن نِش پَننیٚن درٛیِس نِش دٕرکاکنہِ نِش بیٚکِس دٕرکاکٕنۍ لَکٕٹۍ دٕرکاکٕنۍ سۄ أنۍ مےٚ اَتھو پانہٕ وٲلِم نَکھٕ

چیٖز أنۍ مَکھ تَمام اَسہِ چھُنہٕ بَسٲنی اَز أسۍ چھِ الگ أسۍ چھِ بَسان زَن أکسٕے ماجہِ ہِنٛز آز اَسہِ چھی نہٕ سُہ پِتروٚت وَنۍ کَرو پِتروٚت وَنۍ کَر وَنۍ چھَس بہٕ تِمَن زِٹھ دٕرکاکٕنۍ وَنۍ گٔژھ مےٚ تِم ہُہ کَرٕنۍ وَنۍ گژھِ مے یہِ کَرٕنۍ تِم نہ اَسہِ چھُنہٕ بہٕ چھَس دَپان تِمَن تُہۍ چھٕو مےٚ کورِ بہٕ چھسو تۄہہِ موج زِٹھ بیٚنہِ تہِ گٔے موجی اَسہِ چھُنہٕ سُہ پانَس تیوٗتاہ چھِ واریاہ اَصٕل بَچَن سۭتۍ تہِ اَصٕل پٲٹھۍ پیار محبتہٕ سان کورِ زٕ نِکہٕ زٕ اَصۭل پٲٹھۍ چھِ اَسہِ تِمَن سۭتۍ وۄتھُن بِہُن ہَمسایَن سۭتۍ رِشتہٕ دارَن سۭتۍ وٮ۪سَن سۭتۍ کَران پَنٕنۍ کٲم اورٕ یورٕ بیٚیہِ کیٛاہ بیٚیہِ چھِ دُنیاہَس منٛز یِوانٕے اورٕ یور غم تہِ چھِ آسان یہِ تہِ چھِ آسان امیٖری تہِ چھِ آسان غریٖبی تہِ چھِ آسان پرٛٮ۪تھ کیٚنٛہہ چھُ آسان بَرداش کَرُن نہَ چھِ أمیٖری روزٕوٕنۍ نہ چھِ غریٖبی روزٕوٕنۍ غریٖبی وِزِ تہِ چھِ أسی امیٖری وِز تہِ چھِ أسی اَتھ چھِ آسان پَکُن اَتھ چھِ آسان کَرُن زٲم سۭتۍ تہِ ہَشہِ سۭتۍ تہِ درٕرِس سۭتۍ تہِ دٕرکاکنہِ سۭتۍ تہِ ماجہِ سۭتۍ تہِ بیٚنٮ۪ن سۭتۍ تہِ پرٛٮ۪تھ کٲنٛسہِ سۭتۍ ہَمسایَس سۭتۍ تہِ وٮ۪سَن سۭتۍ تہِ تَمامَن سۭتۍ چھِ أسۍ آسان وۄتھُن بِہُن گَژھُن یُن غریٖبَس سۭتۍ غریٖب پٲٹھۍ أمیٖرَس سۭتۍ أمیٖر پٲٹھی سُہ چھُنہٕ آسان بہٕ چھُس کُس تانۍ أمیٖری پٲٹھۍ غریٖبی پٲٹھۍ کھیٚوان چٮ۪وان اَصٕل پٲٹھۍ گَرٕچ پانَے رَنان بہٕ سورُے اَنان تہِ رَنان تہِ خانٛدٲری تہِ خانٛدار چھُ آسان ڈِیوٹی یوت باقٕے خانٛدٲری چھِ مےٚ پانسٕے پٮ۪ٹھ آسان سورُے چھُ آسان تَرُن کرٛاوُن دُنیاہَس منٛز چھِ کیٛاہ کیٛاہ بَنان